أسۍ چھِ واریاہ پَکوان بَناوان تہٕ أسۍ چھِ زیادٕ سبزی وبزی رَنان ییٚتہِ سبزی چھِ آسان بَڑٕ ہٮ۪لٕتھ خٲطرٕ سانہِ صحتہٕ خٲطرٕ مُفیٖد بیٚیہِ چھِ أسۍ بَناوان ییٚتہِ تٔہری چھِ بَناوان بیٚیہِ چھِ أسۍ بناوان یِمَے گٲو دۄد وٲو دۄد تٔتھۍ چھِ ژامَن وامَن بَناوان تَمہِ سۭتۍ چھُ واریاہ پرٛوٹیٖن ووٹیٖن مِلان تہٕ أسۍ چھِ تِم چیٖز بناوان یہِ بیٚیہ چھِ ماز واز تٔلِتھ ؤلِتھ کھٮ۪وان سُہ چھُ کھٮ۪وان سٮ۪ٹھاہ واریاہ کھٮ۪وان تِمَن چھُ مَزٕ لگان بیٚیہِ چھِ یِمَے کٲڑۍ وٲڑۍ کھٮ۪وان سُہ چھُ واریاہ اَصٕل تَتھ تہِ چھُ مَزٕ لَگان یِمَے چیٖز چھِ أسۍ کھٮ۪وان یہِ چھُ بَڑٕ ہٮ۪لدی آسان بیٚیہِ چھِ کھٮ۪وان فرٛوٗٹٕس ووٗٹٕس چھِ کھٮ۪وان مٮ۪وٕ چھِ آسان مٮ۪وٕ وٮ۪وٕ چھِ کھٮ۪وان أسۍ واریاہ بیٚیہِ چھِ اَسہِ ییٚتہِ یِم ڈوٗنۍ ووٗنۍ ژوٗنٛٹھۍ پانَس کھَسان تہٕ یِم تہِ چھِ سٮ۪ٹھاہ أسۍ پانَس کھٮ۪وان اَسہِ چھُ بَڑٕ پانسٕے نیران سورے تہٕ بیٚیہِ چھُ ییٚتہِ آب ہوا تہِ واریاہ اَصٕل تہٕ أسۍ چھِ یِمَے چیٖز کھٮ۪وان ییٚتہِ حٔلوٕ بَناوو أتھی بناوو فِرِنۍ حٔلوٕ ژۄچہٕ بناوو ٲلوٕ پَروٹ بناوو یِم چیٖز چھِ اَسہِ پانسٕے نیران تہٕ ییٚتہِ چھُ اَسہِ بَڑماز لگان بَڑٕ اَصٕل چیٖز چھِ کھٮ۪وان تہِ بیٚیہِ چھِ صحت منٛد تہِ روزان